مےٚ چھےٚ نہٕ ایجوکیشَن لونَس مُتعلِق پتہہ کینٛہہ مےٚ بوٗز ییٚتھی مگر ییٚمہِ حِساب میون دؠماغ چھُ ونان مےٚ چھُ باسان کہِ یہ سُہ لون یَتھ منٛز اَکھ شاگِرد آسہِ لون کَڑان پَنٕنہِ پڑایہِ خٲطرٕ پَنٕنۍ پڑاے جاری تھاونہٕ خٲطرٕ آسہِ سُہ لون کَران تہٕ یوتامَتھ میون دؠماغ چھُنہٕ توتامَتھ چھُ مےٚ باسان کہِ یہِ آسہِ اَصٕل سِکیٖم اَکھ گورمنٹٕچۍ یا یِمَن پرٛایویٹ کَمپٔنیَن ہٕنٛز تہِ ییٚمہِ سۭتۍ زَن اَکھ شاگِرد پَنٕنۍ تعلیٖم جاری ہیٚکہِ تھٲوِتھ